ہٮ۪لو اَلسلامُ علیکُم اَسہِ حظ لوٚگ ییٚتہِ کیٛاہ تُہۍ چھُو حظ فایَر سٔروِس پٮ۪ٹھ اَسہِ حظ لوٚگ یَتھ کیٛاہ چھِ وَنان بَڈٕگٲمِس حظ نار ییٚتہِ